پَلوَن ہُنٛد چھُ سُہ چھُ فیٚرَن تہٕ جویٚلری چھَ سۄ جویٚلری چھَ سٲنِس کَلچَرَس مَنٛز یِوان سۄن تہٕ یہِ چھِ نہٕ کَران ویری کٔشیٖر مَنٛز کِہیٖنٛۍ ییٚلہِ استعمال کٲشریٚن پوٗرٕ کٲش کَشمیر رِجنَس چھُ اَکُے کَلچَر یِہےَ کَلچَر چھ سٲرسٕے فیٚرَن کانٛگٕر آ فیٚرَن کانٛگر بیٚیہِ سۄن یِہےَ چھِ سٲرسٕے کٔشیٖر مَنٛز رٲیِج تہٕ یِہےَ چھُ سون کَلچَر تَمام کَشمیٖرُک یہِ چھُ نہٕ کَران اَکہِ گامہٕ پیٚٹھٕ بیٚیہِ گام ویری کیٚنٛہہ یہِ چھُ نہٕ مُختَلِف کِہیٖنٛۍ یہِ چھُ اَکُے پوٗرٕ کٔشیٖر